أزِچ ٹٮ۪کنالجی چھِ واریاہ ہیٚلٕپ کَران اگر کٲنٛسہِ نوٚوُے بِزنِس آسہِ سُہ ہیٚکہِ اِنسپایر گٔژھِتھ کٲنٛسہِ ہٕنٛدِ ویٖڈیو ماٹِویٹہٕ ماٹِویشَن ویٖڈیو وُچھِتھ یوٗ ٹیوٗب پٮ۪ٹھ یا سُہ ہیٚکہِ سَجَشَن رٔٹِتھ گوٗگلہٕ پٮ۪ٹھ گوٗگٕل ہیٚکہِ تٔمِس سَجیسٹہٕ کٔرِتھ یہِ بِزنِس کِتھٕ پٲٹھۍ بٔڈی ژےٚ مطلب اگر أمِس نوٚوُے نوٚوُے سُمال بِزنِس چھُ کھوٗلمُت یہِ کِتھٕ پٲٹھۍ بٔڈی ژےٚ یا سُہ ہیٚکہِ کٲنٛسہِ ہٕنٛز ماٹِویٹ ماٹِویشنَل ویٖڈیو وُچھِتھ کیٛاہ چھُ کَرُن اَمہِ سۭتۍ یہِ چھُ پَتہٕ پَنٕنِس دٮ۪ماغَس تانۍ کہِ نَفَر کِتھٕ پٲٹھۍ پَکنایہِ پَتہٕ پَنٕنِس بِزنِسَس یہِ چھُ ییٖژہَن ہیٚکہِ اِنٹَرنیٚٹ ؤنِتھ ٹٮ۪کنالجی ہیٚکہِ ییٖژہَن ؤنِتھ کہِ مطلب اگر ژٕ یِتھٕ پٲٹھۍ چھُکھ کَران اَتھ اَتھ بدلاو تھوڑا رُخ یَتھ جایہِ ژٕ دَہ رۄپیہِ چھُکھ لَگان تَتس لاگ پانٛژھ اگر ژٕ یہِ بوٗٹھ چھُے ہَتَس یہِ کٕن سا ڈۄڈَس ہَتَس سٹاٹِنٛگ منٛز کھسا کھسا کھسا کھسان ییٖژ کالس أمِس پرٛافِٹ بڈِ أمۍ سُنٛد ییٖژ کالس أمِس مال چلہِ أمِس ہیٚکہِ آیڈیا دِتھ بِزنِس آیڈیاز ہیٚکہِ أمِس دِتھ گوٗگٕل یا ٹٮ۪کنالجی تھرٛوٗ ہیٚکہِ أمِس ٹوٹ بیٚیہِ کیٛاہ ہیٚکہِ أمِس گٔژھِتھ مدد ہیٚکِس گٔژھِتھ اگر أمِس کانٛہہ سُمال بِزنِس چھُ تٮُ۪تھ مطلب أمِس چھُ فوٹوٗ شاپ أمِس یا أمِس چھِ یا

جیلہ جیولٔری دُکان چھُس یا تٮُ۪تھ کانٛہہ دُکان چھُس یَتھ منٛز مِشیٖن گژھن اِستِمال تَتھ ہیکٮ۪س ٹٮ۪کنالجی کٔرِتھ مطلب گرٛو یُس وۄکھٕ کٲم آسہِ سُہ ہیٚکہِ آسان کٔرِتھ بِزنِس آیڈیا ہیکٮ۪س دِتھ بیٚیہِ کیاہ بیٚیہِ نہٕ ہیکٮ۪س نہٕ کِہیٖنٛۍ کٔرِتھ بیٚیہِ کیٛاہ ہیکٮ۪س کٔرِتھ اَمیُک اِفیٚکٹہٕ تہِ چھُ نہٕ تیٛوٗت بِزنِس پٮ۪ٹھ کیٚنٛہہ چھُ تہٕ نہَ کیٚنٛہہ تہِ چھُ نہٕ کیٛازِکہِ کُنہِ پھِرِ چھُ لَک آسان لَک گوٚو کٲنٛسہِ سیٚود گَژھٮ۪س ٹھیٖک گَژھٮ۪س نہٕ کیٚنٛہہ لَک آسٮ۪س نہٕ کیٚنٛہہ کِہیٖنٛۍ نہٕ سُہ چھُ پٮ۪وان تَتہِ تہِ تِتھُے ییٖژ ہن چھِ ٹٮ۪کنالجی چھِ نٮ۪صبہٕ کھۄتہٕ زیادٕ ہَتہٕ منٛز توتہِ شیٹھ پٔرسَنٛٹہٕ سَتَتھ پٔرسَنٹہٕ مَدَتھ کَران مگر أزۍکِس زَمانَس منٛز ٹٮ۪کنالجی ہَنٛڈرَڈ پٔرسَنٛٹہٕ کَران مَدَتھ کُنہِ تہِ چیٖزَس منٛز تٔمِس کیٛازِ آسہِ نہٕ کُنہِ کیٚنٛہہ تہِ وُچھُن بِزنِس ترٛٲوِتھ بیٚیہِ کانٛہہ چیٖز تہِ سورُے کیٚنٛہہ چھُ اَز ٹٮ۪کنالجی پین کی نِب سے لے کے پینٛٹ کی زِپ تک پوٗری ٹیکنالجی ہے آج کَل زمانہ خالی ٹیکنالجی پے چلتا ہے اور کُچھ نہیٖں بَس باقٕے بِزنِس گرٛو کَرنہٕ خٲطٕر یا بِزنِس بَڈاونہٕ خٲطر چھُ گۄڈٕ پنٕنہِ دٮ۪ماغٕچ ضروٗرت پَتہٕ ہیٚکہِ سَجیسٹہٕ کٔرِتھ اِنسان ٹٮ۪کنالجی تھرٛوٗ ہیٚکہِ پَنُن پان مطلب سیٹٕسفےَ کٔرِتھ کہِ آ یہِ چھُ ٹھیٖک یہِ مےٚ سوٗنٛچمُت اوس یہ بھایی ٹھیٖک ہے یہِ چھُ ٹھیٖک وۅنۍ ہیٚکہٕ بہٕ یہِ کٔرِتھ پَتہٕ چھِ بِسمِا للہ کٔرِتھ بِزنِس کَرُن سِٹارٹ لَک پُلَس ہارڈ ؤرک اِکولٕز ٹُو سَکسٮ۪س لَک قٕسمَت آسٮ۪س محنت کَرِ کامیاب گژھِ کَرِ نہٕ کِہیٖنٛۍ سُہ روزِ توتہِ تِتھُے پَتہٕ کیٛاہ کَرِ تٔمِس تتہِ ٹٮ۪کنالجی کِہیٖنٛۍ نہٕ یَتھ منٛز نہٕ پَنٕنۍ محنت آسٮ۪س بیٚیہِ چھُ نہٕ کِہیٖنٛۍ